اسلامُ علیکُم تۄہہِ چھُو حظ یِم تُہۍ چھُو حظ شاپ کیٖپَر پٮ۪ٹھٕ یہِ شوٗز کیٖپَر آ توہہِ کیٛاہ کیٛاہ برانڈا چھُو کٕنُن اَتہِ آ یِمَن کیٛاہ فٲیِدٕ یِمَن یِمَن بوٗٹَن تُہٕنٛدیٚن ڈِسکاوُنٹ چھِ حظ یَپٲرۍ حظ ڈِسکاوُنٹ چھا وُہ پٕرسَنٹ آ تۄہہِ کَتیٚن چھُو یہِ دُکان آ آ آ تۄہہِ کیٛاہ چھُو ناو آ عامِر بیٚیہِ بو بیٚیہِ کُس کُس قٕسٕم چھُو تۄہہِ کٕنُن بوٗٹھ آ أسۍ چھِ شادی مرگ پٮ۪ٹھ شادی مرگ آ بہٕ کَتہِ تُہۍ کَتہِ پٮ۪ٹھ چھُو دُکانَس پٮ۪ٹھ یِوان بہٕ واتہٕ ہہ پگاہ اور آ آ گوٚو پگاہ دُکانَس پٮ۪ٹھ چھُو تُہۍ ٲٹھ بَجے آ آ بیٚیہِ کیٛاہ تہٕ اَسہِ چھِ ناو راقہِ یہِ عاقِب آ تُہۍ کٔرِزیٚو کٲم تُہۍ تھٲیزیٚو پگاہ ووتُس بہٕ تہٕ ڈِسکاوُنٹ چھُ وُہ پٕرسَنٹ ڈِسکاوُنٹ چھُ وُہ پٕرسَنٹ اَدٕ حظ تُلیُو بِہیُو